ییٚتہِ چھُ نَزدیٖک کٕہٕنۍ آرٹ وول سُہ دُکان سٔٹور ییٚتیس أسۍ یِم چیٖز ہٮ۪کَو ہٮ۪تھ آرٹ ایںڈ کرافٹ ہٕندۍ یُس بہٕ چیٖز پرٛٮ۪تھ دۄہ چھَس ہٮ۪وان سۄ گٔے خٲلی چِپٔس کھٮ۪مہٕ بہٕ ہُہ کھٮ۪مہٕ بہٕ مَگر ہُہ چیٖز چھَس نہٕ بہٕ اَنان کیٚنہہ بہٕ چھَس نہٕ زیادٕ تٔمۍ چیٖز اِستعمال کران کیٚنہہ آرٹ اینڈ کرفٹٕکۍ چیٖز چھَس بہٕ اَنان پَنٕنین شُرین ہِندۍ خٲطرٕ یِمن سۄ سکوٗلَس منٛز کٲم چھےٚ دِوان تِمَن چھِ پیوان تٔمۍ آرٹ اینڈ کریفٹہٕ بُک اِستعمال کرنہِ تَتھ منٛز چھُ پیوان تمَن سُہ بَناوُن تَمہِ ساتہٕ چھےٚ مےٚ واریاہ زیادٕ خوشی گژھان ییٚمہِ ساتہٕ سُہ تِمَن مدتھ چھَس کران سُہ بَناونَس منٛز سُہ چھُ اَلگٕے یہِ آسان ییٚمہِ ساتہٕ تم بَناوان چھِ آسان باقٕے بٔڑۍ چیٖز چھِنہٕ أسۍ بَناوان کیٚنہہ آرٹ اینڈ کریفٹٕکۍ تمَن خٲطرٕ تم چیٖز اَنُن بازیان چھ آسان تمَن ڈوٗنین ہٕندۍ کَنجہِ لَگاونہِ تَتھ آرٹ اینڈ کرافٹہٕ بُکہِ لۄکچار پٮ۪ٹھ ہٮ۪چھُن بازے چھِ آسان جَلگوز کَنجہِ لَگاونہِ بازے چھےٚ آسان گاسہٕ اَنُن بازے چھےٚ آسان مَکٲے لَگاوٕنۍ بازے چھےٚ آسان گَنکھ تُج لَگانہِ بازے پَنہٕ ؤتھر مطلب اَلگ اَلگ چیٖز چھِ آسان تمَن بناوٕنۍ ییٚمہِ کٔنۍ بہٕ واریاہ زیادٕ خۄش چھَس گژھان تہِ وٕچھِتھ نا أمِس چھُ أزکہِ پٮ۪ٹھ نہ یہِ ہوصلہٕ میالان مےٚ کیاہ چھُ کرُن مےٚ کیاہ پَزِ کَرُن وارٕ وارٕ یُس تٔمِس سُہ آرٹ چھُ سُہ چھُ تٔمِس منٛز بَڑان کانہہ چھُ گژھان پَتہٕ اٮ۪ٹریکٹہٕ پَتہٕ تٔتھۍ کُن نا بہٕ ہٮ۪چھٕ وَنۍ ڈراینگ نہ بہٕ ہٮ۪چھٕ وَنۍ یہِ مطلب یہِ چھُ تٔمِس منٛز ہُنر اکھ گَژھان پٲدٕ مےٚ چھُنہٕ پانَس کانہہ پَسند کانہہ آرٹ تہٕ کرافٹہٕ تِکیازِ اِنسانَس چھُ واریاہ زیادٕ یہِ پیوان مَگر شُرین گژھِ سَپوٹ کَرُن یُتھ تِمَن ییٚمہٕ چیٖز خۄش گژھن یُتھ تِمَن ہٮ۪کَن یِم چیٖز کٔرِتھ